یِم تہِ زَن چاہے مٮ۪وٕ چھِ یا یِم تہِ زَن پوش چھِ یِوان وۄپداونہٕ سانٮ۪ن باغَن منٛز خاص کَر وَنو أسۍ مٮ۪وٕ یُس زن چھُ مٮ۪وٕ چھُ یِوان اَمہِ مۄکھ وۄپداونہٕ تِکیٛازِ یُس زَن یہِ علاقہٕ چھُ یا یُس زَن سون گام وَنو أسۍ یہِ چھُ أتھۍ پٮ۪ٹھ مُنحصِر اَمِچ آمدٔنی یۄس زَن چھِ سۄ چھِ أتھۍ زٔمیٖندٲری سۭتی وابسطہٕ أتھۍ پٮ۪ٹھ مُنحصِر اور یۄس تہِ یہِ باغبٲنی چھِ یِوان کرنہٕ یِم تہِ کیٚنٛہہ مٮ۪وٕ چھِ یِوان وۄپداونہٕ تِم چھِ یِوان اَمی موٗجوٗب وۄپداونہٕ زِ أسۍ کٕنو یِم اور اَمہِ نِش ہٮ۪کو أسۍ آمدٔنی حٲصِل کٔرِتھ اور پَنُن گُزَر بَسَر کٔرِتھ یوٚتامَتھ زَن پوشَن ہُنٛد تعلُق چھُ پوشَن ہٕنٛز چھِ زیادٕ پہمَتھ کٲم سجاوَٹُک وُنہِ چھُنہٕ تیوٗتاہ ییٚتہِ یہِ وَنو أسۍ اٮ۪کٕسپوجَر کہِ أسہِ یِم زَن پوش وۄپداوو تِم ہَسا وۄپداوو أسۍ اَمہِ رنٛگہٕ کہِ أسۍ ہٮ۪کو اَمہِ نِش آمدٔنی حٲصِل کٔرِتھ ہاں نَرسٔری چھِ کیٚنٛہہ وۄپداوان یِم زَن لۄکٕٹۍ لۄکٕٹۍ کٲشٕر پٲٹھۍ وَنو تھَل پوشہٕ تھَل پوشہٕ تھَل خٲطرٕ چھِ ییٚتہِ کیٚنٛہہ وۄپداوان خلق اور تِم چھِ پَتہٕ سۄ پوشہٕ تھَل کٕنان نَہ کہِ پوش پوشَن ہِنٛز کٲم چھِ یِژٕے زِ یِم چھِ یِوان پارکَن منٛز لَگاونہٕ یا گَملَن منٛز لَگاونہٕ سَجاوَٹ موٗجوٗب نَہ کہِ کٕنٛنہٕ موٗجوٗب یا کیٚنٛہہ آمدٔنی حٲصِل کَرنہٕ موٗجوٗب البتہ یُس زَن مٮ۪وٕ چھُ یِوان سُہ چھُ یِوان سٲری ہن اَمہِ موٗجوٗب وۄپداونہٕ کہِ اَمہِ پٮ۪ٹھ کَرو أسۍ پَنُن آمدٔنی حٲصِل اور پَنُن گُزَر بَسَر کَرو